وعلیکُم اَسَلام آ ٹھیٖک تُہۍ چھِوا ٹھیٖک اَہَن حظ سأرِی ٹھیٖک اَہَن حظ أسۍ چھِ روٗزگار سکوٗل پیٚٹھ اَہَن حظ اچھا فوٚرتھ کَلاس

اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے ایڈمِشَن فیٖس چھُ زٕ ساس رۅپیہِ ٹیٛوٗشَن فی چھُ پانٛژ ہَتھ اَہَن حظ سکوٗل بَس تہِ چھِ ایٚویلیبٕل بَس فِیر چھِ سَتھ ہَتھ رۅپیہِ نہَ بُکٕس نے چھُ سکوٗلٕے ایٚویلیبٕل البَتہٕ مارکیٚٹس منٛز چھُ اکھ دُکان تتھ چھُ ناو پیٚراڈایِز تہٕ تتی چھِ یِم بُکٕس میلان کنسیٚشَن اَوا گژھِ نا دَہ پٔرسنٛٹ گژھِ کنسیشَن تہِ یوٗنیفارم چھِ میلان مارکیٚٹس منٛز چھُ اکھ دُکان تتھ چھُ ناو ازگَر کُلوتھ ہاوُس تہٕ تتی چھِ یوٗنیفارم سٲنۍ ایٚویلیبٕل اَہَن حظ سَبجیٚکٹہٕ چھُ اُردو چھُ اِنگلِش چھُ رایِم میٚتھ اِی وِی ایٚس ییٚتہِ چھِ بیٚیہِ سَبجیٚکٹہٕ عَلاوٕ تہِ بیٚیہِ کیٚنٛہہ یِوان یہِ کَلاس دِنہٕ مطلب سپورٹٕس چھِ ہیٚچھناوان

سَپورٹٕس چھُ کِرکَٹ چھُ بیٚڈمِنٚٹن چھُ یِتھٕے پٲٹھۍ واریاہ أسۍ چھِ سَبقس سٍتۍ سٍتۍ چھِ فِٹنیٚسُک تہِ دیٛان تھاون اَہَن حظ بیٚیہِ یہِ بَنہِ بیٚیہِ واریاہ اصٕل یَنہٕ کٔرۍہوٗس ایٚڈمِشَن تہٕ پَتہٕ کٔرۍتن

اَدٕ سا بِہِو رۅبَس حَوال